مےٚ چھُ اوٚنمُت کیمرا کیٚنان اۭں فایِو ڈی مارٕک زٕ اں یہِ چھُ واریاہ اصٕل کیمرا اں بہٕ اوسُس امہِ برونٛٹھ اں فونہٕ سۭتی فوٹوگرافی کران مگر ینہٕ پٮ۪ٹھ مےٚ کیمرا اوٚن مےٚ باسے فوٹوگرافی چھِ واریاہ اصٕل گژھان اں امیٕکۍ میگا پکسٕل اتھ چھِ ژووُہ پوینٹ اں ترٛےٚ میگا پکسٕل اں پکچر سایز اں بییٚہِ چھِ اتھ پوٹریٹ یِم زَن فوٹو چھِ تِم چھِ واریاہ اصٕل وتھان آ بییٚہِ یِم زَن دوٗر اگر ستھ ستتھ تُہ ترٛےٚ ہتھ ملہِ میٹرس تام اگر کانٛہہ فوٹو آسہِ تُلُن تمہِ خٲطرٕ چھِ بدل لیٚنز اسہِ یوز یِوان کرنہٕ اۭں گوٚو امہِ موٗجوٗب ہیٚکو أسۍ پوٹریٹ تہٕ بییٚہِ دوٗر تہِ یِم زن اں جانور یا آ بدل کُلٮ۪ن وُلٮ۪ن چھِ فوٹو آسان تُلٕنۍ امہِ خٲطرٕ چھُ کیمرا واریاہ اصٕل مطلب فونہٕ کھوٚتہٕ